السلامُ علیکُم پانژھَن کَنٹریزَن ہٕنٛدۍ ناو چھِ وَنٕنۍ اَکھ گوٚو اَسٹریلِیا دوٚیِم گوٚو اِنڑیا تریِم گوٚو جَرمٕنی ژورِم گوٚو چَینا پونژِم گوٚو کینَڑا